کُپوارہ ڈِسٹرٛکٹ تہِ چھُ واریاہ اَصٕل ڈِسٹرٛکٹہٕ ییٚتہِ أسۍ گۄڈٕنیُک گۄڈٕنیُک ٹانٛگہٕ یِوان چَلاونہٕ وۅنۍ چھِنہٕ ییٚتہِ ٹانٛگہٕ یِوان چَلاونہٕ کِہیٖنٛۍ وۅنۍ چھِ ییٚتہِ یِوان گاڑِ چَلاونہٕ اَلبتہٕ ییٚتہِ چھِ ڈوٗنۍ کُلۍ تہِ واریاہ اَصٕل آسان ییٚتہِ چھِ واریاہ زیادٕ اَصٕل مٮ۪وٕ یِوان لَبنہٕ موسَم آب و ہوا سورُے واریاہ اَصٕل آ